سانہِ علاقٕکۍ لُکھ چھِ کٲشُر کران تہٕ اتھ کٲشرِس انٛدر چھِ مُختلف ڈایلیٚکٹ تہٕ لہٰزا کٔرتھ اگر أسۍ ڈسٹرک لیولہِ پٮ۪ٹھ تہِ وٕچھو تھوڑا تھوڑا چھ ڈایلیٚکٹس منٛز تہِ چینج آسان یِتھٕے کٔنۍ اسہِ چھِ أنٛدۍ پٔکھۍ یمن بالن والن پٮ۪ٹھ یِم گُجر تہٕ بٔکروال طبقہٕ تہِ بسان یِہنٛز بوٗل چھِ آسان الگ تہٕ لہٰزا کٔرتھ تِمو تہِ چھ وۄنۍ تھوڑا تھوڑا وۄنۍ کٲشُر ہیٚچھمُت مگر پوٗرٕ چھنہٕ تِمن یہِ کٲشُر تگان کینٛہہ تہٕ اصلی چھِ تِمن پنٕنۍ بوٗلۍ آسان یہٕے گُجر زبان تہٕ تِم چھِ سۄے کران زیادٕ یوٗز تہٕ بیٚیہِ ییٚمۍ یہِ تہِ چھِ کینٛہہ لُکھ یِم اردوٗ تہِ چھِ کران تہٕ یا انگریٖزی تہِ چھِ کران تہٕ بیٚیہِ چھِ ہٮ۪کان یِم یِتھٕے کٔنۍ یتھ منٛز اگر کٔشیٖرِ ہنٛز کتھ کرو کینٛہہ پنٛچٲبۍ تہِ کران ڈوگری تہِ کران یتھٕے کٔنۍ چھِ واریاہ زبٲنۍ مگر یِم اگر یِمن کُنہِ اگر أسۍ آفشل لیٚنٛگویج وٕچھو سۄ چھِ اسہِ وُنکیٚس اردوٗوٕے چلن تہٕ اردوٗوٕے چھِ سٲنۍ آفشل لٮ۪نٛگویج تہٕ أسۍ چھِ کُنہِ ساتہٕ کٲشُر تہِ کران تہٕ کُنہِ ساتہِ چھِ أسۍ اردوٗ تہِ کران تہٕ اگر ضروٖرت پیٚیہِ تہٕ أسۍ چھِ ہٮ۪کان انگریٖزی پٲٹھۍ تہِ کتھ کٔرتھ امہِ علاوٕ چھِ ہٮ۪چھان ییٚتہِ لُکھ عربی تہِ تہٕ بیٚیہِ چھِ کینٛہہ لُکھ فارسی تہِ ہٮ۪کان کٔرتھ فارسی تہِ ٲسۍ اسہِ برٛۄنٛٹھ پرناوان سکوٗلن انٛدر تہٕ لہٰزا کٔرتھ یِم پرٛٲنۍ پرٛٲنۍ بُزرٕگ چھِ یِمن چھُ فارسی تہِ اصل تگان تہٕ امہِ مٔزیٖد ہٮ۪کو أسۍ ؤنِتھ کینٛژن لُکن سنسکرتُک شوق تہٕ کینٛہہ لُکھ چھِ ییٚتہِ سٔہلی تہِ ہٮ۪کان بوٗلِتھ کیٛاز وۄنۍ چھِ یِم نٮ۪بر نٮ۪بر یُس یہِ لُکھ درٛایہِ تہٕ یِم چھِ تتِچ زبان تہِ ہٮ۪چھان وارٕ وارٕ تہٕ لہٰزا کٔرتھ یِم چھِ یِم زبٲنۍ تہِ ہٮ۪کان پتہٕ بوٗلِتھ